یتھُے مےٚ گۄڈنیُک پروڈَکٹ ووت تَتھ مےٚ گوٚو تمیُک واریاہ اَصل اٮ۪کٕسپیٖریَنس روٗد مےٚ پازِٹِو ایٚکٕسپیٖریَنٕس اَکھ اَکھ اوس سُہ ووت سُہ ٹایمہٕ گۄڈنٮ۪تھٕے ٹایمہٕ برونٛٹھٕے ووت سُہ بیٚیہِ اوس سُہ واریاہ بیوٗٹِفلی پٮ۪کٕڈ تَتھ ٲس نہٕ کانٛہہ ڈمیج سُہ اوس واریاہ اَصٕل پٲٹھۍ آمُت پیک کَرنہٕ تہٕ بَنٛد کَرنہِ بیٚیہِ یُس سُہ ڈیٚلؤری باے اوس تٔمۍ واتنو سُہ واریاہ اَصٕل پٲٹھۍ تٔمۍ دیُت تہ تٔمۍ واتنو سُہ ٹایمَس پٮ۪ٹھ تٔمِس ؤژھ نہٕ کانٛہہ پَریشٲنی لوکیشنَس تام واتنَس تہٕ کیٛازِکہِ تٔمۍ تٔمۍ تٔمۍ ٲسۍ پانَے لوکیشَن ٹرٛیس کٔرمٕژ اَصٕل پٲٹھۍ ووت سُہ ووت اَصٕل پٲٹھۍ بَرابر سٲنِس ڈور تہٕ ڈور سٹیٚپَس نِش ووت اَسہِ بَرابر دَروازَس نِش تہٕ دیُتُن سُہ پروڈَکٹ کوٚرُن اَسہِ ہینٛڈاوَر سُہ اوس واریاہ اَصٕل تٔمۍ سُنٛد بِہیویَر تہِ اوس واریاہ اَصٕل سُہ اوس واریاہ اَصٕل پٲٹھۍ ٹرٛیٖٹ کَران کَتھ کَران اَسہِ کوٚرُن پرٛوڈَکٹ کھۄتہٕ زیادٕ گۄڈٕ تٔمۍ سُنٛد ڈیلؤری ہُنٛد طٔریٖقہٕ تہِ خۄش تہٕ ہر کانٛہہ چیٖز خۄ بیٚیہِ دٔیِم کَتھ تٔمۍ دیُت یہِ پرٛوڈَکٹ اَسہِ اَتھَس کٮ۪تھ اَتھ اوس نہٕ کانٛہہ تہِ چیٖز اَتھ اوس نہٕ کانٛہہ ژھیوٚنمُت اوس نہٕ کینٛہہ اوسُس نہٕ اَتھ ٲس نہٕ اَتھ پرٛوڈَکٹَس کٕہۭنۍ تہِ پریشٲنی بیٚیہِ یُتھُے یہِ پروڈَکٹ پَتہٕ اَسہِ کھُلوو اَمِکۍ پیکِنٛگ کھُلٲو اَمیُک ہر کانٛہہ چیٖز اوس واریاہ اَصٕل پٲٹھۍ واریاہ سَجوُن تہٕ واریاہ اَصٕل پٲٹھۍ اوس سُہ پَتہٕ یُِتھُے تَمِچ مےٚ مےٚ یہِ پاٹٕس کٔرۍ چیک تِم تہِ ٲسۍ واریاہ اَصٕل تہٕ تِم پَتہٕ یُِتھُے مےٚ سُہ پرٛوڈَکٹ لوگ تہٕ تَتھ تَمِکۍ پرٛوڈَکٹ تٔمۍ پرٛوڈَکٹَن کٔر اَصٕل پٲٹھۍ کٲم تہٕ سُہ اوس مےٚ واریاہ اَصٕل پٲٹھۍ کٲم تہِ دِوان مےٚ البتہ یُس تَتھ اوس آی اٮ۪س آی مارٕک تہِ دِ تَمہِ کِنۍ باسیو مےٚ پرٛوڈَکٹ چھُ جٮ۪نوَن تہٕ بیٚیہِ چھُ یہِ آرجِنَل اَتھ پرٛوڈَکٹَس چھُ آرجِنَل یِم اَمہِ پرٛوڈَکٹٕکۍ چھِ آرجِنَل چیٖز مےٚ نِش ووتمُت بیٚیہِ یۄس سۄ کَمپٔنی چھےٚ سۄ تہِ چھےٚ واریاہ اَصٕل تٔمۍ کَمپٔنی کوٚر میون پرٛوڈَکٹ واریاہ اَصٕل پٲٹھۍ ڈیٚلِوَر تہٕ واریاہ اَصٕل پٲٹھۍ ووت سُہ اَسہِ نِش تہٕ بیٚیہِ اوس سُہ واریاہ اَصٕل کٲم تہِ دِوان تہٕ اَصٕل پٲٹھۍ اوس مےٚ نِش سُہ پرٛوڈَکٹ تہِ ییٚمۍ تہِ تَمہِ پروڈَکٹ باوجوٗد کٔر مےٚ کٲم کیٛاہ چھِ اَتھ وَنان اوس یُتھُے مےٚ سُہ پرٛوڈَکٹ ووت مےٚ وُچھ گۄڈٕ اَتھ چھا لیبل پرٛنٛٹہٕ ترٛٲوِتھ اَتھ چھا ریٹ لیٚکھِتھ اَتھ چھا ہر کانٛہہ چیٖز مٮ۪نشَن کٔرِتھ تَتھ اوس ہر کانٛہہ چیٖز مٮ۪نشَن کٔرِتھ تہٕ بیٚیہِ اوس سُہ واریاہ اَصٕل پٲٹھۍ مےٚ نِش ووتمُت تہٕ سُہ پرٛوڈَکٹ تہِ اوس واریاہ اَصٕل